ییٚتہِ حظ چھِ واریاہ پاٹی یِتھ کٔنۍ اَکھ چھِ این سی نیشنَل کانفِرَنس چھےٚ اَکھ پی ڈی پی چھےٚ بی جے پی چھےٚ آم آدمی پاٹی چھےٚ آزاد پاٹی چھےٚ ییتہِ چھِ اَسہِ لیٖڈر یا بَٹ شیخ چھُ یا مِیاں الطاف چھُ یِم چھِ واریاہ اصل لیٖڈر یِتھ کٔنۍ اَسہِ مِیاں الطاف چھُ سُہ چھُ پانہٕ بَسان أکِس بلاے اَندر کَنگنہٕ ہیوٚر تَتہِ چھُ تِم کَنگنُک اَکھ کنگن حظ چھُ اَسہِ یوان بیکوٲڑ علاقہٕ ماننہٕ سُہ چھُ اَسہِ بیکوٲڑ علاقہٕ تَتھ منٛز چھِ تٔمۍ کٔرمٕژ واریاہ فیسَلٹی تِمن تِیُٛتھ سَڑکہٕ چھنَک بنایمَژٕ آب چھُ تِمَن آسان مطلب واریاہ فیسَلٹی چھنَک اَنہِ مَژٕ تَتہِ چھُ تِیُٛتھ مارکٮ۪ٹ چھُ تَتہِ تَتہِ چھُ ہَر کانہہ چیٖز بنان مارکٮ۪ٹس مَنٛز اَگر شامَس نیرو تَتہِ چھُ تِیُٛتھ بنان چھُ تِیُٛتھ چھُنہِ بَنان گاندربل کَنگنہٕ مارکٮ۪ٹس منٛز چھُ بَنان ہسپَتال چھِ دَوا دُکان چھِ واریاہ جَبار شیخَن تہِ بنایہِ سَڑکہٕ اَسہِ واریاہ زیادٕ لیٖڈر چھُ پانہٕ بسان ہیوٚر تٔمۍ چھِ سہوٗلِیَت دِژمَژٕ یِمن کَنگنہٕ کٮ۪ن واریاہ اصل لیٖڈر چھُ اِتھِ کٔنۍ واریاہ لیٖڈر چھِ یِمو چھِ اَسہِ واریاہ یِمو کَرِمَژٕ گاندربَل ڈسٹرکَس مَنٛز چھِ یمو کَرِمَژٕ یِم گورمٮ۪نٹ کامہِ چھکھ کَرِمَژٕ یِمٕے یِمٕے چھِ اَسہِ واریاہ فٲیدٕ مَند واتناوان کَنگنٕکۍ چھِ واتناوان فٲیدٕ کَنگنہٕ کٮ۪ن تَتٮ۪ن چھِکۍ ہسپَتال دَوا دُکان چھِ تَتہِ واریاہ اَگر کانہہ رٲتۍ کِیُتھ بیٚمار چھِ گَژھان تَتہِ چھِ تِمٕے تٔتھۍ ہسپَتالس مَنٛز نِوان تَتہِ چھُ دَوا بنان ژیٖرۍ رٲتھ کِیُتھ تہِ چھِ آسان تَتہِ دَوا ہسپَتالٕکۍ ییٛلہِ ایکسرے وٲلۍ چھِ تَتہِ واریاہ زیادٕ چھِ تَتہِ فیسَلٹی اَنہِ مَژٕ تیٖژہ ایمبولَنسہٕ چھنہٕ ترٛاے مَژٕ ہسپَتالَس واریاہ اَگر نہٕ تَتہِ کٲنسہِ علاج چھُ سپدان سُہ چھُ تٔمِس سوزان صووُر تِم ایمبولَنسہِ سۭتۍ چھِ جلدی واتان کٮ۪م کِنۍ کہِ تَتہِ چھِ سَڑک یا یا تَتہِ چھِ کھسان تِمو سَڑکو کِنۍ ہیوٚر مال چھِ لَداخ سوزان لَداخ چھِ مال گاڑِ چھِ یِوان تَپٲرۍ چھِ تِیُٛتھ بایپاس بَنومُت تٔمۍ تِیُٛتھ اصل بایپاس چھُ تَپٲرۍ بَنیومُت سُہ چھُ بَنیومُت نیشنَل نیشنَل رو سَڑک چھےٚ سۄ بَنیمٕژ تِیُٛتھ اَصل چیٖز چھُ تٔمۍ تورٕ ترٲے مٕتۍ سَڑکہٕ چھے مال گاڑِ تَپٲرۍ گَژھان یاتراے چھِ گَژھان کاوٲے چھِ آسان تَپٲرۍ پکان بایپاس کِنۍ تِژھ سَڑکہٕ چھِ تٔمۍ بنایمَژٕ یَپٲرۍ کانواے ہیکہِ کھٔسِتھ آم گاڑِ ہیکَن پٔکِتھ پِکنِک چھِ گَژھان شُرۍ تَپٲرۍ آرام سان واتان کُنہِ بِنا کِسی کُنہِ خوف بِنا کُنہِ ڈَرٕ وَرٕ خبر ایکسڈنٹ ما گَژھِ کیٚنٛہہ ما گَژھِ داکھ زَن چھِ گَژھان کیٚنٛہہ چھِ گَژھان اَدٕ سَڑکہٕ چھِ واریاہ اصل گَژھان چھِ تِم سَڑکو کِنۍ آرام سان گَژھان تِمو سَڑکو کِنۍ نا چھُ آسان ایکسِڈنٹُک ڈَرنا کیٚنٛہہ اَگر کانہہ بیٚمار تہِ گَژھِ جلدی چھِ واتان بایپاس کِنۍ صووُر چھِ واتان آرام سان یا گاندربل ہسپَتال چھِ واتان زیادٕ کال تہِ چھُ پرٲنۍ یۄس یہِ سَڑک یۄس خراب ٲسۍ سۄ چھنہٕ کیٚنٛہہ یِمو بنایہِ تِژھ سَڑک تِژھ فیسَلٹی دِژٕک کَنگنہٕ کٮ۪ن یا ہیوٚر چھِ تِمن ہُم کیاہ چھُکھ تَتھ ناو تِمن گُجِرٮ۪ن دِژٕن تِژھ فیسَلٹی تِژھ اصل دِتُن تِمَن یِم چھِ کَران تور کھسان تِہندِ خٲطرٕ چھِ سُہ لَنگر بناوان سُہ چھُ پانہٕ بَسان واریاہ ہیوٚر مگر لیٖڈر گَژھان مگر آسٕنۍ تِتھی آسٕنۍ یُم پَننِس قومَس واتناوان فٲیدٕ سڑکہٕ بناوان ہسپتال تراوان ایمبولَنسہٕ تراوان ہسپَتالَن مَنٛز لیٖڈر گَژھنہٕ آسُن سُہ کیٚنٛہہ یُس نہٕ مطلب کَرِ کٲمٕے کیٚنٛہہ صرف کھیٚیہِ پانس پونسہٕ مگر لیٖڈر گَژھِ یِتھُے آسُن یُس مطلب عوامَس واتنایہِ آب پکنایَکھ آب گَژھِ تِمَن گَرٕ اَژُن سَڑکہٕ گَژھکھ آسنہِ ہسپَتال گَژھکھ آسُن یا ایمبولَنسہٕ گَژھنَکھ آسنہِ مارکٮ۪ٹ گَژھِ آسُن تَتہِ اِسانس یُتھ کیٚنٛہہ ہیٚکہِ أنِتھ یُتھ نہٕ مجبوٗر گَژھِ سُہ وَسُن شَہَر خٲطرٕ تِم چھِ واریاہ اصل فیسَلٹی تَتہِ دِژمٕژ شُرٮ۪ن